ہٮ۪لو اَہن حظ ہٮ۪لو تُہۍ کَم حظ چھُو وعلیکُم السلام حظ اَہن حظ بِکُل اَصٕل پٲٹھۍ حظ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ کَتہِ حظ پٮ۪ٹھ چھُو اَہن حظ کانٛہہ تہِ پرواے چھُنہٕ حظ تُہۍ أسۍ ہٮ۪کوٕ حظ گۄڈٕ زٲنِتھ أسۍ ہٮ۪کوٕ حظ زٲنِتھ تُہۍ کَتہِ پٮ۪ٹھ چھُو گۄڈٕ تۄہہِ کیٛاہ حظ چھُو ناو کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے اُویس صٲب اَسہِ حظ چھِ واریاہَن جایَن صورٕ بَژھ پوٗرِ ہَر کُنہِ جایہِ چھُ اَسہِ پَنٕنۍ مٮ۪ریج ہال حظ اووٕن اون کران حظ پَنُن حظ چھُ اَسہِ تہٕ وۄنۍ اگر تُہۍ سرینگر ڈاوُن ٹاوُنکہِ خٲطرٕ مٮ۪ریج ہال بُک چھُو یَژھان کَرُن کانٛہہ تہِ پرواے چھُنہٕ حظ بہٕ یَژھٕ زانُن حظ کٔژَن دۄہَن خٲطرٕ چھُو تۄہہِ حظ بُک کَرُن اَہن حظ کیٚنٛہہ پرواے چھُنہٕ حظ بہٕ یَژھٕ حظ زانُن کٔژَن دۄہن خٲطرٕ چھُو تۄہہِ حظ ضوٚرَتھ عُبید صٲب اَہن حظ ژور دۄہ حظ چھِ حظ تۄہہِ بہٕ یَژھ تۄہہِ وَنُن حظ کہِ أسۍ ہٮ۪کان حظ ترٛٮ۪ن دۄہَن حظ دِتھ گۄڈٕنِکِس رٮ۪نٛٹَس پٮ۪ٹھ اَگر تۄہہِ وۄنۍ تَمہِ علاوٕ کہِ ضوٚرَتھ چھُ اَکھ دۄہ علاوٕ تہِ اگر چھُ تَتھ حظ چھِ علاوٕ پونٛسہٕ حظ گژھان گۄڈٕ چھِ أسۍ أکِس اَکہِ گۄڈٕنٮ۪تھٕے حظ گژھنو تۄہہِ أکِس اگر تۄہہِ ترٛٮ۪ن دۄہَن چھُو حظ ضوٚرَتھ اَتھ حظ گژھِ پَنٛژاہ ساس حظ اَہن حظ بِلکُل تۄہہِ چھو نہٕ تَمہِ نِچ فَکِر کَرنٕچ کانٛہہ تہِ ضوٚرَتھ فٮ۪سَلٹی چھےٚ یِتھ کَنۍ زَنہٕ توہہِ آسٲیِش گژھِ واش روٗم چھُ حظ اَلگ چھُ مَہرازَس خٲطرٕ حظ آسہِ اَلگ روٗم یا اَگر کُنہٕ ساتہٕ مہَرنٮ۪ن تہِ چھُ خانٛدَر آسان حظ تِمَن خٲطرٕ تہِ چھُ یِوان الگ روٗم حظ تیار گژھنہٕ ییٚتہِ کھٮ۪ن چٮ۪ن خٲطرٕ چھُ آسان حظ اَلگ تَمہِ خٲطرٕ چھےٚ تۄہہِ چھُنہٕ کانٛہہ تہِ پرواے کَرنٕچ ضوٚرَتھ حظ باتھ روٗم وغیرہ تہِ میلہِ تۄہہِ حظ اَصٕل پٲٹھ حظ شاندار طریٖقَس منٛز باقٕے چھُنہٕ باقٕے چھُ اگر تۄہہ وازٕ چھُو حظ پنٛنہِ طرفہٕ لاگُن سُہ ہیٚکِو تُہۍ یا أسۍ تہِ چھِ حظ پنٛنہِ طرفہٕ تہِ لا ہٮ۪کان لٲگِتھ کینٛہہ نہٕ حظ چھُنہٕ پرواے